ییٚلہِ ٹرٛیک گَژھِ کَرُن لوکَل یُس چھُ اِمپاٹَنٹ چھُ کَمن چھُ کَلچَر پَنُن پَنُن آسان کوٚمنِٹیٖز آسان یِمن سۭتۍ گٔژھ نہٕ زات یِمن گَژھِ رٮ۪سپٮ۪کٹ یُن کُنہِ جایہِ کانٛہہ کَلچَر چھُ آسان تِم چھِ کانٛہہ چیٖز کران سُہ گَژھِ اِنجاے گَژھُن تو سُہ کَرِ اِ اِنسان گَژھِ اِنجاے کَرُن تور گژھِ گَژھُن تِمن سۭتۍ کتھ باتھ کَرُن تِمن پِرٛژھُن یہِ کیاہ چھُ ہُہ کیاہ چھُ یہِ وتھ کَپٲرۍ چھِ ہُہ وتھ کَپٲرۍ چھِ یہِ گَژھِ پرٛژھُن تِمن گَژھِ شاباشی دِنۍ کیازِ تِمن تَمہِ سۭتۍ بَرِ بَڑِ تِمن مارَل بَڑِ تَمہِ سۭتۍ تہٕ یُس یہِ یُس لوکَل پیٖپٕل اشیٖلٹری گَژھان چھ لوکَل پیٖپٕل یُس ہیٚرِ چھُ روزان ٹرٛیکَن پٮ۪ٹھ گۄڈٕ چھِ بۄنَے پٮ۪ٹھ آسان لوٗکھ تِمن چھِ تِمن سۭتۍ چھِ اِنٹرٛیکشَن گَژھان کوٚت کیاہ چھےٚ تِم چھےٚ اَسہِ دِوان پَنُن ونان چھِ کِتھ کٔنۍ کیاہ چھُ تِم چھِ سورُے اَسہِ گایڈ ونان کیازِ تِم چھِ تِمن چھ تِمو چھُ آسان وٕچھمُت آسان یہِ سورُے کَپٲرۍ کیاہ چھِ تہٕ تِم چھِ اَسہِ تہِ ونان پَنُن ایٚکسپیٖریَنس یُس شیر چھِ کَران اَسہِ سۭتۍ پَتہٕ چھِ تِم لوکَل پیٖپٕل تِم تِم ییٚلہِ بوٚن چھِ اَسہِ ٹرٛیکَن پٮ۪ٹھ ییٚلہِ گَژھان چھِ بوٚن چھِ آسان لُکھ بِہِتھ خاص کر مےٚ باسان یُس سانہِ گُجَر طبقہٕ چھُ آسان کشمیٖرَس مَنٛز تِمَے چھِ آسان بوٚن تِم چھِ دِوان اَسہِ گُر چھِ دِوان بوٚن وَنان چھِ گُر یِتھ کٔنۍ یِتھ کٔنۍ یہِ ژٕ کیازِ اِنسان ہیٚکہِ نہٕ سامان کھٲلِتھ ہیوٚر کینٛہہ سُہ ہیٚکہِ کمے کھٲلِتھ اِسلیے اتھ خٲطرٕ چھُ گُر ضوٚرتھ تِم چھِ ونان بیٚیہِ سِٹِک اگر آسہِ اِنسانَس تِم چھِ ونان ہے سِٹِک تہِ پیٚیو تۄہہِ ضوٚرتھ سُہ اَسہِ پَیی چھَنہٕ آسان کینٛہہ تِم چھِ اَسہِ سِٹِک تہِ دِوان تہٕ واریاہ تِم چھ آسان واریاہ اِنٹَریٚکٹِو تِمن سۭتۍ چھِ تِم چھِ اَسہِ ہیٚلپفُل واریاہ روزان تہٕ لوکَل گایڈس یُس یُس چھِ یِم یِمن مےٚ بے چھُ باسان یِمَن یِم وَرٲے لوکَل وِد لوکل گایڈَنس وَرٲے مےٚ باسان ٹرٛیک چھِ اِمپاسِبل کیازِ یُس اِنسان چھُ نوٚو یِوان ٹرٛیک وول تہٕ سُہ خَبر کَتہِ پٮ۪ٹھ یِوان سُہ چھُ یوٗ پی پٮ۪ٹھ بِہار پٮ۪ٹھ وٮ۪سٹ بَنگال پٮ۪ٹھ اِوٕن کہ کَشمیٖر پٮ۪ٹھ یُس یِوان چھُ تِمن کَتہِ چھِ گٔے پَے یہِ کُس ٹرٛیک چھُ أسۍ چھِ گَژھان تور لوکَل گایڈٮ۪نٕس یوٚس أسۍ چھِ دِوان تِم لوکَل گایڈٮ۪نٕس ہیٚلپ ییٚلہِ کران چھِ تیٚلہِ چھِ أسۍ ہٮ۪کان ٹرٛیک کٔرِتھ ہیورٕ تِم چھِ اَسہِ سۭتۍ تہِ کھَسان تِم چھِ ییٚلہِ اَسہِ چھُ سامان آسان تِم چھِ پَنُن گُر دِوان بیٚیہِ چھِ پَنُن پان تہِ یِوان سۭتۍ اَسہِ تِم چھِ سامان ہٮ۪تھ کھَسان ہیوٚر اَسہِ چھِ سورُے توٗرۍ ہیوٚر کھٔسِتھ تتہِ چھِ ونان یہِ تہِ ٹٮ۪نٛٹ کَتٮ۪ن دِیِو کیاہ دِیِو ییٚتٮ۪ن ما چھِ آب ما چھِ ییٚتٮ۪ن ما چھِ جانوَر ما چھِ کُنہِ جاے تِم جان بَچ بَچنُک تِم چھِ ونان ییٚتٮ۪ن چھُ جانوَر ییٚتٮ۪ن مہ گٔژھِو ہوتَن گٔژھِو ییٚتٮ۪ن گٔژھِو تِم سورُے کینٛہہ حساب ہاوان راتَس کِتھ کٔنۍ بیٚہمو کیاہ کرو صُبحٲے کٔژِ بَجہِ نیرو روٗد کٔژِ بَجہِ چھِ ییٚتہِ جَنرَلی پٮ۪وان سُہ سورُے تِم چھِ ونان تہٕ تِم چھِ واریاہ ہیلپفُل اَسہِ خٲطر تہٕ اِسلیے لوکَل گایڈٮ۪نٕس چھِ ضوٚروٗری ٹرٛیکِنٛگ خٲطرٕ